اَسہِ چھِ گژھان جاناوَارَن چھا گژھان بٮ۪مارِ اَسہِ ییٚتہِ واریاہ آزکَل ٲسہٕ نیوٗر چھِ گژھان أکیٛاہ لونٛگ چھِ گژھان ییٚمِس مطلب ٲسہٕ نیوٗر چھِ گژھان تِم چھِنہٕ ہٮ۪کان کھٮ۪تھ چٮ۪تھ کِہیٖنۍ اَصٕل پٲٹھۍ تِم چھِ ییٚمکہِ وجہ سۭتۍ تِم پَتہٕ واریاہ کمزور چھِ گژھان ڈاکٹرَس تہِ چھِ ہاوان دَوا تہِ چھِکھ اَنان مگر کانٛہہ چھُ یُس گژھان چھِ ٹھیٖک کٲنٛسہِ ییٚمِس زیادٕ چھِ آسان سُہ چھُنہٕ ہٮ۪کان ٹھیٖک گٔژھِتھ کِہیٖنۍ تِم چھِ تمہِ سۭتۍ کمزور گژھان تہٕ مَران کھۄرَن چھِ نیران لونٛگ ییٚمِس کہِ وجہ سۭتۍ تِمَن کھۄر چھِ خراب گژھان تِمَن چھِ کھۄڈٕ کیٚمۍ وۄتھان اَسہِ تِمَن چھِ کَڑان أسۍ چُمٹہٕ سۭتۍ تِم کھۄڈٕ کیٚمۍ مگر ییٚمِس زیادٕ چھِ آسان تِم چھِنہٕ ہٮ۪کان پَتہٕ پٔکِتھ ؤکِتھ کِہیٖنۍ ییٚمکہِ وجہ سۭتۍ چھِ تِمَن اِنفٮ۪کشَن گژھان تِم چھِ مَران اَسہِ چھِ أکیٛاہ نَیہِ سوزان اَز زیادٕ کَل جاناوَار تِم چھِ تو تِمَن چھِ تورَے یِم بٮ۪مارِ لَگان تہٕ مَران اَسہِ موٚیہِ راتھٕے ٲس اَسہِ پانَس اَکھ گٔب سُہ ٲس اَسہِ نَیہِ سوٗزمٕژ تٔمِس چھِ تَتہِ اِنفٮ۪کشَن گٔمٕژ کھۄرَن لونٛگ چھُس گوٚمُت تٔمِس ٲسۍ کھۄڈٕ کیٚمۍ ؤتھۍ مٕتۍ کھۄرَن پںٕنۍ کِنۍ کرے اَسہِ واریاہ کوٗشِش اَسہِ اوٚن بٮ۪ٹَڈیٖن اَسہِ کَڑے تٔمِس چُمٹہٕ سۭتۍ تٕم بٮ۪ٹَڈیٖن لاجے یَس صاف کَرے یَس دَوا مَتھے یَس مگر تٔمِس گٔے نہٕ فرقٕے تٔمِس ٲس واریاہ زیادٕ اِنفٮ۪کشَن گٔمٕژ سُہ ٲس نہٕ ہٮ۪کان پٔکِتھ تہِ کِہیٖنۍ تٔمِس آسہٕ زنٛگَے گٔمژٕ بِہِتھ پَتہٕ موٚیہِ سۄ اَسہِ راتھ شامَس یِم بٮ۪مارِ چھِ اَسہِ گژھان یورٕ ییٚکیٛاہ یہِ جاناوَارَن اَسہِ زیادٕ چھِ اَسہِ یِم گژھان یہوے ٲسہٕ نیوٗر تہٕ بیٚیہِ یونٛگ ییٚمکہِ وجہ سۭتۍ اَسہِ چھِ منٛزٕ منٛزٕ جاناوَار مران تہِ أسۍ چھِنہٕ ہٮ۪کان تِمَن کِہیٖنۍ کٔرِتھ اِنفٮ۪کشَن چھِ صحیح پھٔہلان اگر أکِس گژھِ بیٛاکھ گژھِ تٔمِس نزدیٖک تٔمِس تہِ چھِ گژھان